اسَلامُ علیکُم دُنہٕچٮ۪ن پانٛژَن کَنٹریٖزَن ہُنٛد ناو چھُ وَنُن اکھ چھِ اَسٹریلیا کیٚنَیڈا چھِ بیاکھ چاینا چھِ بیاکھ اِنڈیا چھِ بیاکھ جرمنی چھِ بیاکھ